کینٛہہ ٹایِم برونٛہہ یا بروہمِس زَمانَس منٛز یوٚتانۍ نہٕ ماڈٲرٕنِٹی یا گُلوبَلایزیشَن یا ٹٮ۪کنالوجی سوشَل میٖڈیا اوس مطلب گامَن منٛز سٲنِس گامَس منٛز اٮ۪ویلیبٕل کینٛہہ تیٚلہِ ٲسۍ مطلب پٮ۪رَنٹہٕ کَران یہِ کیٛاہ چھِ وَنان اَتھ مٮ۪ڈِنٛگ ایٚرینٛج تہٕ نارمٔلی ٲسۍ کینٛہہ مطلب یم پیرَنٛٹَن سٕنٛز وِل یا چویِس ٲس آسان تہِ ٲس آسان تِہِنٛدِس کوٗرِ یا کٔٹۍ سِنٛز تہٕ یُس گۄڈنِچ مِٹِنٛگ ٲس گژھان تَتھ سُہ ٲس نہٕ کٔٹِس تہِ کورِ گژھان سُہ ٲسۍ گژھان تِہنٛدٮ۪ن پٮ۪رَنٹَن یا تِہٕنٛزَن فٮ۪ملی یَن کٔٹۍ سٔنٛز فیملی اے کورِ ہُنٛد کورِ ہُنٛد گَرٕ نظر دِنۍ کورِ ہُنٛد فیملی اے کٔٹۍ سُنٛد گَرٕ نَظر دِنۍ تَتہِ وٕچھان تِم اکھ أکۍ سُنٛد تھوڑا اُبزٲرُو کَرٕہَن گَرِ پراپرٹی بارَس منٛز کَرٕہَن کَتھ کٔٹِس بارَس منٛز کَرٕہَن کَتھ اَگَر پَسَنٛد آیہِ گژھو رِشتہٕ یہِ اوس پَتہٕ اوس گژھان اٮ۪نگیجمٮ۪نٛٹ تہٕ سَمپُلی خانٛدَر یا ٲسۍ آسان مطلب رِشتہٕ دارَن منٛز پانہٕ ؤنۍ گژھان خانٛدَر تہٕ یا ٲسۍ آسان کُنہِ ساتہٕ دوستی کیٚنٛہہ کٔٹِس تہِ کورِیٚن پیرَنٹ تہٕ تم ٲسۍ ڈِسایِڈ کَران کہِ أسۍ کَرو یہِ فرٛٮ۪نٛڈشِپ کٕنوٲٹ رِلیش رِشتَس منٛز تہٕ پَتہٕ ٲسۍ تم اِتھ کٔنۍ کَران وٮ۪ڈِنٛگ ایٚرینٛج تہٕ تاکہِ أسۍ یِمَو کٕلوز اَکھ أکِس دِوٕ چھِ یِم آزُک ٹایم چھِ یَتھ منٛز چھِ مطلب موسٹلی ایٚرینٛج میریج کھۄتہٕ لَو میریج سۭتۍ گَژھان خانٛدَر تہٕ یا چھِ آسان کوٚٹ تہٕ کوٗر یِم سکوٗل میٹ یَکجا پَران یا چھِ آسان یَکجا کٲم کران یا چھِ آسان تٕم کُنہِ جایہِ سَمکھیمٕتۍ پَننہِ کامہِ ٹرٛیوٕل کَران یا کامہِ سۭتۍ یا چھِ تٕم سوشَل میٖڈیاہَس پٮ۪ٹھ آسان گومُت تِمَن رِلیشَنشِپ سِٹاٹ یہِ پَتہٕ چھِ نارمٔلی ییٚلہِ تم خاندرٕچ ایج واتہِ تم چھِ پَننٮ۪ن گَرِکٮ۪ن وَنان کہِ اِتھ کٔنۍ مطلب فَلٲنۍ جایہِ چھِ اَسہِ کوٚٹ یا کوٚٹ کوٗر بہٕ چھَس یَژھان تٔمِس سۭتۍ خاندا کَرُن تہٕ پَتہٕ چھِ تِہِنٛدِ گَرٕکۍ اَکھ أکۍ سُنٛد گَرٕ اِما وُچھان مطلب یَتھ منٛز چھِنہٕ زیادٕ پَتہٕ کیازِ یَتھ منٛز چھِ اَز آسان کٔٹۍ تہِ کورِ سٕنٛز چویِس یَتھ منٛز چھِنہٕ پَتہٕ فیملی ہُنٛد تیوٗتاہ رول آسان کِہیٖنۍ فیملی چھِ پَتہٕ یوٗتُے آے مطلب یہِ ہَسا یوٗت وَنان ایٚکسیٚپٹ کَران یِہُنٛد لَو یہِ رِلیشَنشِپ پَتہٕ چھِ نارمٔلی گژھان خاندَر تہٕ تیٖژاہ مِٹِنٛگ چھِنہٕ گژھان آز کِہیٖنۍ اَز چھِ پَتہٕ ڈیریکٹ گژھان اگر لَو میریج آسہِ اٮ۪نگیجمٮ۪نٛٹ اَکھ أکۍ سُنٛد گوٚو یِوان پَتہٕ گژھان خاندَر نہ کہِ بروہِم زَمانٕکۍ پٲٹھۍ آسہٕ گژھان میٖٹِنٛگ یا اوس اَکھ مِڈَل مین تہِ آسان ییٚمِس ییٚتہِ مٔنزِم یور چھِ وَنان یُس مطلب خانٛدَر چھِ کَرناوان اگر دۄن فیملیَن چھِنہٕ یِوان رِشتہٕ کرنٲیِتھ اَگر تِم اکھ أکِس زانان آسَن نہ کیٚنٛہہ سُہ یی کٲنٛسہِ کٔٹۍ سُنٛد گرٕ وۄنِکھ پھٕلٲنۍ جایہِ چھِ کوٗر اگر تُہۍ پَسَنٛد یِیو تُہۍ ہیٚکِو تَتہِ کٔرِتھ تہٕ تِتھ کٔنۍ تہِ چھِ ییٚتہِ سٲنِس گامَس منٛز ویٚڈِنٛگ گژھان ایٚرینٛج